وعلیکُم السلام ٹھیٖک پٲٹھۍ چھُو حظ بس حظ دُعا لَگس مےٚ ونۍتَو حظ یہِ تُہۍ چھو حظ سومو سٹینڈ منیجَر سری سِری نگرٕ پٮ۪ٹھ اچھا ٹھیٖک مےٚ ؤنۍتو یہِ پگاہ چھا ٹریفِک یور جوٚم جوٚم تا جوٚم کُنتھ اَہَن حظ آ مےٚ اوس جوٚم تَرُن پگاہ اچھا پگاہ چھِ یورکُے ٹریفِک مےٚ اوس وُچھُن یہِ ٹایِمنِگ کیاہ چھِ صُبس گۄڈنِج گٲڑۍ کٔژِ بجے نیرِ گۄڈنِچ گٲڑۍ کٔژِ بجےٚ نیرِ اچھا ساڑٕ ٲٹھ چھِ گۄڑنِچ گٲڑۍ نیران مگر مےٚ گٲڈِ چِھےٚ کَنٹِنیو نیران اَتہِ پٮ۪ٹھ ساڑٕ ٲٹھ چھِ سٹاٹ گژھان اچھا ٹھیک یہِ ریٹ ویٹ یِمَن کیاہ ریٹ کیاہ چھِ روزان از نا کم گژِھٮ۪س نا کِہینۍ حظ

بہٕ حظ چھُس کُنے زوٚن تہٕ بیٚیہِ وٕچھ بہٕ مےٚ اوس بیاکھ نَفر ونان تہٕ مگر تہُند چِھنہٕ وِنہِ پوٗرٕ پتہہ کیٚنہہ

نَہ حظ ساس کٔرِزِہوس وۄنۍ وۄنۍ وٕچھِو تہٕ تیٚلہِ وٕچھو پتھ اَہَن حظ آ پگاہ سُلی واتَو أسۍ تہِ أسۍ حظ نیرو صُبحَس نیرو یہوٚے سَتہِ بَجہِ ہیوٗ مےٚ باسان ساڑٕ ٲٹھ تام ساڑٕ ٲٹھ نَو تام واتو أسۍ ٹریفِک جامٕے یوٚت گوٚژھ نہٕ آسُن بُتھِ تہٕ بہٕ واتہٕ یہوٚے ٲٹھ نَو ساڑٕ ٲٹھ تام سیٖٹ تھایِزِ بُک کٔرتھ بہٕ بَر گۄڈنِچ منٛز چھِنہٕ پتہہ کیٚنہہ گۄڈنِچ یا دویِمِس منٛز ما گَژھو أسۍ وَل حظ ٹھیک چھُ کیٚنہہ چھُ نہٕ پرواے آ آ بِلکُل آچھا تُلِو بِہِو اچھا بِہِو